اَلسَلامُ علیکُم مےٚ حظ اوٗس آرڈَر کوٚرمُت فِلِپکارٹ پٮ۪ٹھ ٲں شَمپوٗ تہٕ ڈیٚلِؤری یۄس ٲس سۄ ٲس واریاہ اصٕل تہٕ ٲں فی الحال کوٚر مےٚ وُنہِ شَمپوٗ اَکے پھِرِ یوٗز تہٕ پرٛوڈَکٹہٕ باسیٚو مےٚ واریاہ اصٕل تہٕ ییٚمۍ مےٚ مَس تھوٗو مےٚ مس تھوٗو واریاہ اصٕل تہٕ بیٚیہِ باسیٛاو مےٚ یہِ شَمپوٗ چھِ واریاہ اصٕل یہِ چھِ نو یہِ چھُ نان سِٹیکی شَمپوٗ چھِ تہٕ بہٕ ہَسا چھُ بہٕ ہَسا چھُس واریاہ خۄش مطلب اَمہِ پرٛوڈَکٹہٕ سۭتۍ یُس ہَسا ٲں فِلِپکارٹ والیٚو مےٚ سوٗز تہٕ ڈیٚلِؤری تہِ ہَسا ٲس ٲں واریاہ اصٕل تہٕ شَمپوٗوَس چھِ مُشُک تہِ اصٕل فرٛیٚگرَنٕس چھِ اصٕل تہٕ بہٕ ہَسا چھُس واریاہ سیٚٹٕسفاے ٲں اَمہِ پرٛوڈَکٹہٕ سۭتۍ بہٕ ہَسا چھُس وَنان مطلب ٲں ڈیٚلؤری یۄس گٔے سۄ ہَسا گٔے ژورَن دۄہَن منٛز ٲں ڈیٚلؤری ہَسا گٔژھ واریاہ جلدی گژھٕنۍ یہِ ہَسا چھِ میٲنۍ رِکویٚسٹہٕ